اسلام علیکُم اَگَر أسۍ ٹرانِسپوٹ سِسٹَم کَتھ کَرَو ٹرانِسپوٹ سِسٹَم چھُ واریاہ اصل بہتریٖن وٕنکٮ۪ن اِنڈیاہَس مَنٛز تکیازِ مَطلَب ٹرانِسپوٹ فیسَلٹی چھِ وٕنکٮ۪ن ہَر کٲنٛسہِ اِنسانَس ایویلیبٕل آسان پرٛٮ۪تھ کُنہِ گامَس تانۍ چھِ لَگ بَگ یِتھ پٲٹھۍ یِم اَسہِ نَظرَن تَل چھِ تِم پرٛٮ۪تھ کُنہِ گامَس تانۍ چھِ وٕنکیٚن گٲڑۍ ٹرانسپوٹ چھُ واتان مَگَر امہِ باوَجوٗد اَگَر أسۍ وٕنکیٚن تہِ کَرو یِم ٹرایبَل لُکھ چھِ یا ییٚتہِ چھِ سانہِ کٔشیٖر مَنٛز چھِ ٹرایبَل لُکھ یِم چھِ واریاہ ایریا چھِ تِم تہِ یوٚتَن نہٕ وٕنہِ تہِ گٲڑۍ چھِ واتان کِہیٖنۍ یِمَن وٕنہِ چھُ پیٚوان ژور ژور پانٛژھ پانٛژھ کِلوٗمیٖٹَر واریاہ ہیٚور ہیٚور پَہاڑن پیٚٹھ پَیدٔل کھَسُن تور چھَنہٕ گٲڑۍ وٕنہِ کِہیٖنۍ واتان گٲڑۍ واتُن تہٕ اوس مَطلَب سٮ۪کَنڈری توٚتَن چھَنہٕ سَڑکہٕ روڈ تہٕ چھَنہٕ تِمَن تِمَن جایَن گٔمٕتۍ کِہیٖنۍ تِمَن لُکَن چھِ واریاہ زیادٕ مُشکِلات ٹرانِسپوٹ فیسَلٹی تھروٗ یِوان مَطلِب واریاہ زیادٕ مُشکِلات چھِ تِمَن لُکَن اَگَر أسۍ تِمَن چھُنہٕ بِچارِٮ۪ن مَطلَب وٕنہِ روڈ تہٕ گاڑٮ۪ن ہِنٛز چھَنہٕ کَتھٕے اَلبَتہِ اَگَر أسۍ باقٕے کَرَو یِم باقٕے سِٹِی چھِ مَطلَب سِٹِیَن مَنٛز ہِنٛز کَتھ کَرَو یا باقٕے یِم تھوڑا بہت ڈیٚولَپٕڈ وِلیجٕس تہِ چھِ تِمَن تِمَن ہِنٛز کَتھ کَرَو توٚتام چھِ مَطلَب فُل فیسَلٹی مَطلَب ییٚمہِ حظ ٹرانِسپوٹٕچ توٚتام چھُنہٕ ٹینشَن دِکتھ گَژھان کِہیٖنۍ چاہیے کانٛہہ تہِ سِٹی ٲسِن کانٛہہ تہٕ سٹیٹ ٲسِن اِنڈیاہَس مَنٛز تِمَن لُکَن چھَنہٕ گَژھان پرابلَم کِہیٖنۍ تہٕ اَلبَتہَ پرابلم چھِ وٕنکٮ۪ن یہِ چیٖز وٕنکٮ۪ن چھُ ٹریفِک جام گَژھان زیادٕ تکیازٕ لُکَن چھِ گاڑِ چھِ مَطلَب پرٛٮ۪تھ کٲنٛسہِ چھِ وٕنکٮ۪ن پَنٕنۍ مَطلَب گٲڑۍ گَرَس مَنٛز ایویلیبٕل پرٛٮ۪تھ کُنہِ گَرَس مَنٛز چھِ گٲڑۍ ایویلیبٕل پرٛٮ۪تھ کانٛہہ اِنسان چھُ ییٚلہِ گَرِ چھُ نیران سُہولِیَت چھِ وٕنکٮ۪ن زیادٕ لُکھ ژھانڈان وۄنۍ چھِ دَپان وَن ییٚلہِ وۄنۍ نیرو سَڑکہِ پیٚٹھ کَتہِ پیارو دَہَن مِنٹَن وُہَن مِنٹَن یا أڈِس گَنٛٹَس گاڑِ توٚتام نِمو پَننی گٲڑۍ بہتَر چھُ یِہے تہٕ جَلدی یِمو واپَس پھیٖرِتھ تہٕ وۄنۍ کَتھ چھُ مےٚ گاڑِ پیارُن تمکہِ وَجہ سۭتۍ چھِ واریاہ زیادٕ یہِ جام گَژھان وٕنکٮ۪ن روڈَن پیٹھ تیٖژاہ چھِ آسان مَطلَب جَمبلِنٛگ وٕنکٮ۪ن روڈَن پیٹھ ہَپٲرۍ تہِ گاڑِ یَپٲرۍ تہِ گاڑِ اِنسانَن اِنسان چھِ نہٕ پٔکتھٕے ہیٚکان ٹوٹَل تیٖژاہ چھِ گاڑِ آسان تیوٗتاہ چھُ جام آسان اَگَر أکیاہ اَسہ سرینَگَرتانۍ ییٚتہِ پیٚٹھٕ گَژھُن چھُ آسان مَطلَب اَگَر نہٕ جام وام کِہیٖنۍ آسہِ اکھ گَنٹہٕ لَگہِ اَسہِ ییٚتہِ پیٚٹھِ سرینَگَر تانۍ مَگَر ٹریفِک جام چھُ آسان کَنٹِنیوٗ اَسہِ چھِ زِ گَنٹہٕ ڈاے گَنٹہٕ لَگان تِکیازٕ ٹریفِک گاڑِ چھِ زیادٕ وٕنکٮ۪ن روڈَن پیٹھ آسان اَگَر کینٛہہ گورمینٹ کینٛہہ اِنِشِیٹِو ییٖہَن اَتھ پیٚٹھ تُلنہٕ زٕ مَطلَب یِم گورمینٹ گاڑِ تھایہِ ہَن زیادٕ ایویلیبٕل یا مَطلَب دَپہَن پھرۍ تہِ تھاون یِتھ پٲٹھۍ اَڈٮ۪ن مُلکَن مَنٛز چھِ وٕنکٮ۪ن گورمینٹ گاڑٮ۪ن ہِنٛز سروِس فری لُکَن پیٹھ تاکہِ ٹریفِک جام نِش بَچَن سٲری لُکھ کَران پریٚفَر یِمنٕے گورمینٹ گاڑٮ۪ن مَنٛز گَژھُن تکیازِ فری ییٚلہِ فیسَلٹی آسہِ ایویلیبٕل کانٛہہ تہِ کَرِ پرٛفَر دَپہِ اَگَر داہ مِنَٹ عَلاوٕ تہِ لَگَن مَگَر تیُتھٕے چھِ فری تہٕ پرٛفَر کَران سٲری تِمنٕے کھَسُن تمکہِ وَجہ سۭتۍ بَچہِ جام آسہِ کَم گَژھان روڈَن پیٚٹھ روزَن گاڑِ کَم کرَوُڈ شور روزِ کَم دٕہۍ گَژھِ کَم مَطلَب پُلوٗشَن وُلوٗشَن تہٕ بَچہِ مَطلَب نویِز پُلوٗشنہٕ نِش بَچہِ تہٕ ہَپٲرۍ آسنہِ ٹریفِک جام تہِ گَژھان کِہیٖنۍ ٹایِم تہِ آسہِ اصل بَچان پَریشٲنی تہٕ آسنہٕ لُکَن آسان کِہیٖنۍ ٹریفِک جام گَژھِ ہہُ گَژھِ یہِ گَژھِ سُہ ٹینشَن آسنہِ کِہیٖنۍ مَگَر اَگَر گورمینٹ تھایہا یِم چیٖز ایویلیبٕل اَسہِ چھِنہِ ییٚتٮ۪ن وٕنکٮ۪ن مَطلَب کٔشیٖر مَنٛز مَطلَب باقیَن سٹیٹَن مَنٛز آسان تہٕ اِنڈیاہَس مَنٛز یِم چیٖز مَگَر ییٚتٮ۪ن چھِنہٕ وٕنکٮ۪ن کٔشیٖر مَنٛز یِم چیٖز اٮ۪ویلیبٕل وٕنہِ کِہیٖنۍ ییٚمہِ کہِ وَجہ سۭتۍ مَطلَب دِکَت چھِ گَژھان لُکَن تہٕ یِم مَطلَب ٹرایبَل لُکَن ہِنٛز کَتھ کَرَو ییٚتہِ کٔشیٖر مَنٛز تِمَن چھُنہٕ وٕنکٮ۪ن روڈ فیسَلٹی تہِ کِہیٖنۍ گاڑٮ۪ن ہِنٛز چھَنہٕ کَتھے شُکرِیہ